اسلامُ علیکُم یہِ چھِ حظ محی الدیٖن ٹوٗر اینٛڈ ٹرٛیولٕز شُپیَن پٮ۪ٹھ جِناب اَسہِ حظ اوس حظ گَرِکٮ۪ن گژھُن اٮ۪کٕسکَرشَن آز چھُ اٮ۪کٕسکرشَنُک موسم تہٕ اَسہِ اوس گژھُن یور حظ پہلگام اوس اَسہِ گژھُن بیٚیہِ اوس گژھُن اَکَڑ تہٕ أتھۍ ایریاہَس اوس اَسہِ گژھُن اٮ۪کٕسکرشَن تہٕ تُہۍ ؤنۍتو مےٚ تۄہہِ کُس کُس گٲڑۍ چھو آزٕ تہٕ یہِ چھُوا تۄہہِ کیٛاہ چھِ وَنان اَتھ تویرا چھُوا یا لۄکٕٹ گٲڑۍ اگر چھُو تۄہہِ یَتھ منٛز ژور نَفَر واتن تَتھ کیٛاہ چھُو ہٮ۪وان تُہۍ ریٹ تہٕ شَن نَفرَن ہٕنٛز گاڑِ کیٛاہ چھِ ہٮ۪وان ریٹ أسۍ چھِ اَسہِ گژھِ اَگر اِنووا آسہِ سۄ چھِ سانہِ خٲطرٕ اَصٕل تِکیٛازِ أسۍ چھِ شےٚ سَتھ نَفر تہٕ تَتھ کیٛاہ ریٹھاہ ویٹھاہ گژھِ تِکیٛازِ پٔتۍمہِ ٹایمہٕ تہِ کَریاو اَسہِ تۄہہِ فون اَتہِ پٔتۍمہِ ؤریہِ اَسہِ تہِ اوس تَمہِ دۄہ اٮ۪کٕسکَرشَن گژھُن تہٕ أسۍ چھِ تۄہہِ کَران فون تہٕ وۄنۍ ؤنۍتو اَتھ کۭژاہ ریٹ ویٹ گژھِ بیٚیہِ ؤنۍتو مےٚ روٹھ کیٛاہ چھُوٕ تُہۍ کَپٲرۍ گٔژھِو تُہۍ ؤسِو اَپٲری شُپیَن کِنی وٕژھوا تۄہہِ یور گالَندَر کِنۍ یا یپٲرۍ گٔژھِو اِسلام آباد کِنۍ وٲتِو سُہ تہِ ؤنۍزیو بیٚیہِ ؤنۍتو تُہۍ کہِ یِم ؤنۍتو تُہۍ حظ اَتھ منٛز ژور پانٛژھ نفر واتہِ نہ تَتھ منٛز تِکیٛازِ سامان تہِ چھُ اَسہِ بیٚیہِ چھُ کھٮ۪ن چٮ۪نُک سامان تہِ سُہ تہِ چھُ اَسہِ تور نیُن سُہ تہِ ؤنۍزیو بیٚیہِ ؤنۍتو تُہۍ ییٖوا گَرَے کِنہٕ اَسہِ پیٚیہِ صُبحَن اگر اَسہِ ٲٹھ بَجے نیرو گَرِ ییٚتہِ شُپیَن پٮ۪ٹھ تہٕ اَسہِ چھا تُہُنٛدُے یُن کِنہٕ صُبحَن یِیِو تُہۍ گَرَے بہتر گَژھِ اگر تُہۍ گَرے وٲتِو سون ییٚتی پٮ۪ٹھ نیرو أسۍ ییٚتہِ چھِ اَسہِ ٲٹھ نَفَر تہٕ اَسہِ لَگہِ گَنٹہٕ کھٔنٛڈ تہٕ گَنٹہٕ زٕ گَنٹہٕ لَگن اَسہِ یوٚتام تہٕ تورٕ تہِ چھُ واپَس یُن لَگ بَگ چھُ یُن دَہ کَہہ بَجے واپَس اَسہِ تہٕ تَمہِ خٲطرٕ ؤنۍزیو تہٕ بیٚیہِ ؤنۍتو یہِ پنٛنِس وَٹسیپ نمبرٕ سۭتۍ کٔرۍزیو اَسہِ مَسیج تہٕ أسۍ کَرو اگر پیمٮ۪نٛٹ آسِوٕ گۄڈَے ترٛاوٕنۍ یا کیٛاہ چھُو تۄہہِ سُہ تہِ ترٛاوَو أسۍ گۄڈَے تہٕ مگر ضٔروٗر تہٕ ضٔروٗر روزیو صُبحَن سُلی